اسلام علیکم اِقرا جی تُہۍ ؤنِو مےٚ جنگلاتٕکۍ فٲیدٕ کیٛاہ کیٛاہ چھِ وعلیکُم اسلام سانیا جی جنگلات چھِ سانہِ باپتھ واریاہ واریاہ زیادٕ اہم یِمَن چھِ یِوان سبٕز سۄن وَننہٕ تِکیٛازِ یِم چھِ اَسہِ ہَر أکِس مَرحلَس منٛز زِندگی ہِنٛدِس واریاہ زیادٕ سٲنِس زِندگی منٛز اہمیت تھاوان مطلب نے ہَر أکِس سٲنِس زندگی ہِنٛدِس شوٗبَس منٛز چھِ أسۍ جنٛگلاتَن پیٚٹھ واریاہ زیادٕ ڈِپیٚنٛڈیٚنٛٹ آسان أسۍ چھِ ساروی کھۄتہٕ اہم چھِ جنٛگلات چھِ اَسہِ آکسِجَن پرٛووایِڈ کَران بیٚیہِ یُس سٲنِس ماحولَس منٛز کاربَن ڈایکسایِڈ چھِ اِوالٕو گَژھان سُہ پانَس اَندَر ایٚبزاب کَران ییٚمہِ کہِ وَجہ سۭتۍ سون یۄس اِیر چھِ سُہ چھِ فرٛیٚش روزان

کُنہِ تہِ جایہِ پنٛنہِ سٹیٹہِ منٛز کَنسٹرٛکشَن باپَتھ اِستِمال چھِ کَران امہِ علاوٕ چھِ جنٛگلات یِم سٲنۍ جنٛگلی جاناوار چھِ تمَن ہُنٛد گَرٕ تہِ آسان ییٚمہِ کہِ وَجہ سۭتۍ تم پَننیٚن زندگی اَصٕل پٲٹھۍ چھِ بَسَر ہیٚکان کٔرِتھ بیٚیہِ چھِ پَنُن یُس تہِ تمَن ہُنٛد ضوٚروٗریات چھِ آسان تٕم چھِ تَتہِ روٗزِتھ تم پَنٕنۍ ضٔروٗریات مُکمل کَران امہِ علاوٕ چھِ جنٛگلاتَن ہُنٛد سانہِ زِندگی ہِنٛدِس ہَر أکِس شوبَس پیٚٹھ واریاہ زیادٕ اَثَر آسان تہٕ یہِ چھِ واریاہ زیادٕ اہم تہِ اَسہِ پَزَن پَنٕنۍ جنٛگلات واریاہ زیادٕ سامبٕنۍ کیٛازِکہِ یہِ ییٚلہِ یُس سٲنۍ شیخ العالم رحمتُ اللہِ تعالیٰ چھِ تٕمو چھُ ووٚنمُت اَن پوش تیٚلہِ ییٚلہِ وَن پوش اَسہِ پَزِ پَنُن جنٛگلاتَن ہٕنٛز پنٛنہِ کھۄتہٕ تہِ زیادٕ حَفاظت کَرٕنۍ کیٛازِکہِ اِتھ کٔنۍ یِم اَسہِ آز مَدَت اَسہِ چھِ مَدَت کَران یِم سانہِ یِنہٕ واجن نَسلہٕ چھےٚ تمَن باپَتھ تہِ گژھِ اَسہِ تھاوُن یہِ بَچٲیِتھ امہِ علاوٕ چھِ جنٛگلات اَسہِ جڈی بوٗٹی تہِ واریاہ زیادٕ دِوان یُس أسۍ پنٛنیٚن دَواہَن منٛز اِستعمال چھِ کَران بیٚیہِ ییٚمہِ ساتَن تہِ کانٛہہ شَخص بِمار چھِ آسان أسۍ چھِ تٕم تٔمِس سُہ دَوا کھیٛاناوان سُہ چھِ اورِ بَنان امہِ علاوٕ چھِ جنٛگلات سٲنِس یُس ماحولَس منٛز یُس روٗد تہٕ شیٖن چھُ پیٚوان تَتھ تہِ واریاہ زیادٕ اَثر تراوان اَگر أسۍ جنٛگلات ہیٚلدی تھاووکھ بیٚیہِ ژَٹو نہٕ کُلۍ بِلا وَجہ کِہیٖنۍ سٲنۍ یُس موسَم چھِ یا کٕلایمیٹ چینٛج چھِ سُہ گَژھِ نہٕ کِہیٖنۍ اَزکَل کہِ دُنیاہَس منٛز چھِ اَکھ واریاہ زیادٕ بٔڑ تھرٛیٚٹنِنٛگ اَکھ سِناریو بَنیومُت یَتھ أسۍ کٕلایمِٹ چینٛج وَنان چھِ یہِ چھِ تَوَے آمُت کیازکہِ أسۍ چھِ نہٕ پنٛنِس جنٛگلاتَن ہٕنٛز حفاظت کِہیٖنۍ کَران اَسہِ پَزَن پَنٕنۍ جنٛگلاتَن ہٕنٛز واریاہ زیادٕ حفاظت کَرٕنۍ تہٕ پنٛنہِ کھۄتہٕ تہِ زیادٕ یِمَن ہُنٛد دیان تھاوُن کیٛازِکہِ یِم چھِ سٲنِس زِندگی منٛز واریاہ زیادٕ اہم ییٚلہِ جنٛگلات چھِ تِلے چھِ أسۍ